اَسلامُ علیکُم ورحمتُہ اللہ وَبَرکاتُہ اَسہِ حظ چھِنہٕ کٕہۭنۍ ڈِفکَلٹی یُس حظ اَسہِ پَنٕنۍ یہِ کٲشٕر زبان چھِ حظ یہِ چھِ وَنان حظ مَدَر ٹنٛگ یعنی ماجہِ زبان یہِ چھِ ساروے کھۄتہٕ زبردست زبان اَسہِ حظ نہٕ چھِ اَسہِ کانٛہہ ڈِفکَلٹیٖز اَتھ منٛز نَہ چھِ سٕپیٖکِنٛگ نَہ چھِ اَسہِ رایٹِنٛگ اَتھ بوزنَس منٛز حظ یہِ چھِ واریاہ اَصٕل زبان حظ یہِ چھِ اَسہِ کٔشیٖرِ ہِنٛدٮ۪ن مَدر ٹنٛگ